مےٚ کَریو میٖشو پٮ۪ٹھ اَکھ آرڈر چَپٕلۍ اَکھ کَرے مےٚ تمہِ پٮ۪ٹھ آرڈر تہٕ سُہ سُہ ٲس واریاہ اَصٕل تَمہِ پٮ۪ٹھ أنۍ مےٚ سۄ چَپٕلۍ سَہ ٲسۍ وارِیاہ اَصٕل تمہِ سۭتۍ ٲسۍ کھۄر تِم ٲسۍ روزان وارِیاہ اَصٕل پٲٹھۍ بنٛد چَپلہِ منٛز تہٕ بیٚیہِ باسے مےٚ تہٕ بہٕ چھَس تمہِ پٮ۪ٹھ کَران وارِیاہ چیٖز آرڈر تہٕ مےٚ چھِ تمِچ چیٖز وارِیاہ پسنٛد یِوان تَمِکۍ چیٖز چھِ وارِیاہ اَصٕل آسان تِم چھِ وارِیاہ مَضبوٗط آسان تہٕ بیٚیہِ یۄس یہِ چَپٕلۍ چھےٚ یہِ باسے مےٚ وارِیاہ زیادٕ اَصٕل اَمہِ سۭتۍ چھُ مےٚ کھۄر وورٕ روزان اَصٕل پٲٹھۍ مےٚ چھِنہٕ مٔکٕرۍ کھۄر گژھان کِہیٖنۍ بیٚیہِ چھَس بہٕ ہٮ۪کان یُس یہِ موزٕ چھُ یہِ موز تہِ چھَس بہٕ ہٮ۪کان تَتھ چَپلہِ پٮ۪ٹھ لٲگِتھ تہٕ بہٕ تہِ چھِ بہٕ چھَس وَنان تہٕ اَمہِ پٮ۪ٹھ اگر اگر یَژھان آسہِ کانٛہہ بہٕ گوٚژھُس آرڈر کَرُن امہِ پٮ۪ٹھ سُہ ہٮ۪کہِ اَمہِ پٮ۪ٹھ یہِ چَپٕلۍ کیٚنٛہہ تہِ آرڈَر کٔرِتھ چَپلی ٲژ نہٕ کیٛنٛہہ بَدَل باقٕے چیٖز تہِ چھِ تَت تَتھ پٮ۪ٹھ چھِ پرٛٮ۪تھ کانٛہہ چیٖز ہٮ۪کان آرڈر کٔرِتھ تہٕ بیٚیہِ کَرے مےٚ تیٚمہِ پٮ۪ٹھ وارِیاہ چیٖز چھِ مےٚ تمہِ پٮ۪ٹھ آرڈر کٔرۍ مٕتۍ تِم چیٖز چھِ وارِیاہ زیادٕ اَصٕل آسان وارِیاہ مَضبوٗط چھِ تِم آسان تِم چیٖز مےٚ کَریو تمہِ پٮ۪ٹھ کَرے مےٚ یِمہٕ یِم نَلکہٕ چھِ آسان یِم أسۍ گَرَن مَنٛز چھِ لاگان یِم نَلکہٕ تہِ کَرے مےٚ تمہِ پٮ۪ٹھ آرڈر یا یِم أسۍ یِم بَدَل کیٚنٛہہ چیٖز چھِ لاگان کِچنَس خٲطرٕ یِم اَسہِ یِم چیٖز چھِ آسان بانَن بانَن تھاونَن خٲطرٕ یِم بانہٕ تھاونہٕ خٲطرٕ یِم اَسہِ یِم ضوٚرَتھ چھِ لَگان یِم چیٖز تِم تہِ چھِ مےٚ تیٚمہِ پٮ۪ٹھ آرڈر کٔرمٕتۍ تیٚمیُک چیٖز چھِ مےٚ وارِیاہ زیادٕ اَصٕل باسان تہٕ زیادٕ کھۄتہٕ زیادٕ یۄس اَصٕل چھِ سۄ باسے مےٚ یہِ چَپٕلۍ یہِ چَپٕلۍ باسے مےٚ وارِیاہ اَصٕل تِکیٛازِ اَمہِ پےچھِ ہٮ۪کان اِنسان وارِیاہ قدم اَصۭل پٲٹھۍ کٔرِتھ اگر اگر اِنسان یَسہِ تٕرٛہ ژَتجی کِلوٗمیٖٹَر ہٮ۪کہِ اِنسان پٔکِتھ اَتھ پٮ۪ٹھ وارِیاہ اَصٕل پٲٹھۍ کٕہٕنۍ خٲطرٕ چھُس نہٕ گۄڈٕ ما پھرِ یا کھۄرَن ما کَرٮ۪س دَگ یا سُہ وَرَم چھُ کھَژان کھۄرَن کٕہٕنۍ پرٛابلِم گژھِ نہٕ امہِ سۭتۍ بیٚیہِ چھُنہٕ مالنہٕ کھَژان کھۄرَن اَمہِ پٮ۪ٹھ تِکیٛازِ یہِ چھےٚ وارِیاہ بَنٛد گژھان یہِ چَپٕلۍ کھۄرَن منٛز ایٚمہِ سۭتۍ چھُنہٕ پَتہٕ کِہیٖنۍ گژھان کھۄرَن وارِیاہ اَصٕل چَپٕل چھےٚ یہِ تہٕ وَ اگر یَژھان تہِ آسہِ امہِ پٮ۪ٹھ کانٛہہ آرڈر کَرُن بہٕ وَنَس اۭں کَر ایٚمے پٮ۪ٹھ آرڈر یا مےٚ بیٚنہِ چھِ یَژھان اَتھ پٮ۪ٹھ کیٚنٛہہ آرڈر کَرُن بہٕ وَنہٕ تمِس تہِ بہٕ دَپَس اۭں کَر اَمے پٮ۪ٹھ آرڈر یہِ چھےٚ وارِیاہ اَصٕل چَپٕلۍ یہِ چھِ وارِیاہ اصۭل چَپٕلۍ اَمہِ پٮ۪ٹھ چھِ بَدَل کانٛہہ چیٖز آسہِ کَرُن تمہِ پٮ۪ٹھ آرڈر کانٛہہ تہِ چیٖز چھِ ہٮ۪کان تمہِ پٮ۪ٹھ أسۍ آرڈر کٔرِتھ یُس یہ کے دَروازَس نِش چھِ أسۍ یہِ سُہ تراوان سُہ تہِ چھِ أسۍ ہٮ۪کان تمہِ پٮ۪ٹھ آرڈر کٔرِتھ یا بَدَل کانٛہہ چیٖز تہِ آسہِ کَرُن آرڈَر بہٕ دِمَس یِہٲے راے بہٕ دَپَس کَرٕ تمہِ پٮ۪ٹھ آرڈر تمہِ پٮ۪ٹھ چھِ وارِیاہ اَصٕل چیٖز گژھان آرڈر یا بَدَل کانٛہہ یِمہٕ تہِ چھِ وارِیاہ فونَس منٛز ایپہٕ یِوان تِمو پٮ۪ٹھ تہِ چھِ ہٮ۪کان کانٛہہ تہِ چیٖز أنِتھ یِم پَتہٕ اَسہِ گَرَن مَنٛز چھُ بَکار لَگان یا أسۍ چھِنہٕ ہٮ۪کان کُنہِ ساتہٕ بازر گٔژھِتھ کِہیٖنۍ أسۍ چھِ پَتہٕ ہٮ۪کان گَرے کیٚنٛہہ آرڈر کٔرِتھ کُنہِ پٮ۪ٹھ تہٕ یۄس مےٚ یہِ گۄڈنِچ یہِ باسیو مےٚ باسیو وارِیاہ اَصٕل مےٚ یہِ گۄڈنیُک آرڈر روٚٹ تہٕ مےٚ باسیو وارِیاہ اَصٕل چیٖز یہِ بہٕ وَنہٕ باقیَن لُکَن تہِ یی اگر یَژھان چھُو تُہۍ آرڈر کَرُن تُہۍ کٔرِو آرڈر یہِ چھُ وارِیاہ اَصٕل چیٖز